ہیٚلو وعلیکُم سلام اسلام علیکُم ٹھیٖک چھِو حظ بہٕ چھَس ایٚس ایٚچ او آ تُہۍ چھِو حظ سرپَنچ صٲب اَسہِ حظ ٲسۍ کَتھِ رَژھا کَرٕنۍ تۄہہِ سۭتۍ اَزکل چھِ گَژھان زیادٕ تر ژوٗر چھِ گَژھان ڈرٛگ ایٚبیوٗز چھِ گَژھان تہٕ بہٕ چھَس یٚژھان تُہۍ تھٲوِو پَنٕنہِ گامَس مَنٛز اکھ میٖٹِنٛگ اَکھ خاص میٖٹِنٛگ کٔرِو مُقَررتاکہِ سٲری لوٗکھ گٔژھ اویرنٮ۪س گَژھٕنۍ ڈرٛگ ایٚبیوٗز نِش دوٗر روزُن ژوٗرِ نِش دوٗر روزُن تُہۍ ہیٚکوا کٔرِتھ پَنٕنِس گامَس مَنٛز یہِ میٖٹِنٛگ مُقَرَر آ وُچھِو اَزکٮ۪ن لوٗکَن چھِ زیاد تر مٔنی پرٛابلم یمن چھُ نہٕ پۅنٛسہٕ بَنان کِہیٖنٛۍ نہٕ زیاد تر چھِ یِم لٔڑکہٕ یِم نَشہٕ چھِ کَران یمن چھِ نہٕ پۅنٛسہٕ بَنان کِہیٖنٛۍ نہٕ یِم چھِ یِوان تتھ نتیجَس پٮ۪ٹھ یِم چھِ ہٮ۪کان پَتہٕ ژوٗر کٔرِتھ یِمَن نہٕ پۅنٛسہٕ چھِ بَنان کِہیٖنٛۍ تَوے چھِ أسۍ یَژھان أسۍ حظ جل سے جل گوٚژھ یہِ ڈرٛگ ایٚیوٗزَس نِش دوٗر روزُن تاکہِ ژوٗر گٔژھ نہٕ دُبار گَژھٕنۍ کِہیٖنٛۍ ژوٗر گٔژھ نہٕ زیاد پھٔہلٕنۍ کِہیٖنٛۍ نہٕ تِکیٛاز یم چھِ یمن چھ مۅکلان نَشہٕ یمن چھِ مۅکلان سِگریٹ تہٕ یِم چھِ ہٮ۪کان پَتہٕ ژوٗر کٔرِتھ ییٚمہِ ساتہٕ تۄہہِ خۄش گَٔژھِو تُہۍ تھٲوزیٚو میٖٹِنٛگ تُہۍ کٔرۍزیٚو میٖٹِنٛگ مُقَرَر تُہۍ بُلٲوزیٚو اتھ زِٹھۍ پانٛژ شیٚے پَتہٕ بُلٲوزیٚو تُہۍ گامٕکۍ پَتہٕ کٔرِیو آ تُہۍ دیٖزیٚو پانٕے مُکم صلا صلاحیت

آ سُہ گوٚو فرٛاڈ آ تہِ چھُ نہٕ دیُن کِہیٖنٛۍ نہٕ اَہَن حظ نہَ نہَ تُہۍ کٔرِو کٲم تُہۍ کٔرِو یہَے مُقَرَر کٔرِو یہِ پَنچایت تہٕ اتھ اتھ مَنٛز ؤنِو تُہۍ مَطلَب گامہٕ والٮ۪ن مَطلَب ژوٗر مہٕ کٔرِو یہِ مَطلَب ڈرٛگ ایبیوٗز نِش روٗزِو دوٗر ٹھیٖک چھِ حظ آ یوٗتاہ نَشہٕ گَژھِ ییٚتہِ کم تیٛوٗتاہ گَژھِ ژوٗر تہِ ییٚتہِ کم